السلامُ علیکُم اہن حظ بہٕ چھَس گٔمٕژ اَکہِ دۄہ حظ چھُ مےٚ ٹرٛیوٕل کوٚرمُت مطلب تِمَن جگہَن یِم مطلب ڈِفرَنٛٹ لینگویج ٲسۍ مطلب تِم لُکھ یوٗز کَران یا ڈِفرَنٹ کَلچَر اوس تِمَن میٛانہِ کھۄتہٕ بہٕ چھَس گٔمٕژ آسام ییٚتہِ مطلب ییٚتِکۍ لُکھ ٲسۍ نہٕ ٲسۍ تِم مطلب ہیٚکان اردو کٔرِتھ نہ ٲسۍ تِم اِنگلِش لینگویج یوٗز کَران تِم ٲسۍ صِرف اَکٕے لینگویج یوٗز کَران تِم ٲسۍ آسامی لینٛگویج یوٗز کَران کیٛازِکہِ سۄ چھِ تِمَن پَنٕنۍ لنٛگویج تِم ٲسۍ صرف سۄے یوت ہٮ۪کان سَمجِتھ تہٕ سۄے یوت ہٮ۪کان بوٗلِتھ تہِ تہٕ بہٕ ٲسٕس کوٗشِش کران تِمن سۭتۍ کتھ کرنٕچ مگر نہ اوس مےٚ تران تُہٕنٛز کَتھ سمٕجھ تہٕ نہ اوس تِمن تران مےٚ میٛٲنۍ کتھ سمٕجھ پتہٕ ییٚلہِ أسۍ وارٕ وارٕ وارٕ وارٕ رَلے مطلب تِم ٲسۍ واریاہ زیادٕ اَصٕل مَطلب تِم لُکھ ٲسۍ مطلب اگر نہٕ تِم کَتھ ہےٚ اگر نہٕ أسۍ اورٕ یورٕ کَتھ ہٮ۪کہٕ ہَو تہِ کٔرِتھ مگر تِم ٲسۍ واریاہ زیادٕ اَصل تِم ٲسۍ مطلب تُہٕنٛدۍ مطلب یُس سُہ تُہُنٛد دِل اوس تِمَن اوس دِل واریاہ زیادٕ صاف بیٚیہِ یُس مطلب تُہٕنٛدِ اِخلاق اوس سُہ تہِ اوس نہٕ مطلب مےٚ اوس نہٕ اَسہِ اوس نہٕ پَتہٕ اورٕ یورٕ باسنٕے مطلب اگر نہٕ أسۍ کَتھ کَرٕہاو تہِ اَسہِ پنٛنیو اخلاقو سۭتۍ اوس باسان مطلب أسۍ چھِ سَتھ بجے کَتھ کَران یِمَن سۭتۍ پَتہٕ اوس اَسہِ مطلب یہِ اَسہِ کُنہِ ساتہٕ آسہِ تِمَن کینٛہہ وَنُن أسۍ ٲسۍ اِشارو منٛز وَن تِم ٲسۍ مےٚ وَنان اِشارو منٛز بہٕ ٲسٕس تِمَن وَنان اِشارو منٛز ییٚمہِ سۭتۍ أسۍ تیٚلہِ تہِ مطلب کَم زیادٕ کَم مطلب سَمٕجھ اوس تارَن تِمَن اوس مطلَب تَران سَمٕجھ کہِ بہٕ کیاہ چھَس یَژھان تِمَن وَنُن تہٕ مےٚ اوس تَران سَمٕجھ کہِ بہٕ کیاہ چھَس یَژھان تِمَن وَنُن ییٚمہِ سۭتۍ اَسہِ تھوڑا بہت مطلب سمٕجھ اوس تاران مطلب اگر أسۍ کینٛہہ آسہِ وَنُن اَسہِ اوس تَمہِ سۭتۍ سمٕجھ تاران پَتہٕ اگر أسۍ کُنہِ ساتہٕ آسہِ ہے زیادٕ اِمپاٹَنٹ کَتھ کَرٕنۍ مطلب بہٕ بہٕ وَنہٕ ہا تِمَن گوٚژھ ضوٚرری سمٕجھ ترنہٕ پَتہٕ ٲسۍ أسۍ گوٗگٕل کَران یوٗز گوٗگٕل ٹرٛانسلیشَن لینگویج یَتھ پٮ۪ٹھ مطلب بہٕ ٲسٕس کَران اردوٗ تِمَن اوس آسٲنی سان تہ مطلب تِم سُبہٕ سُہ ٲس وَنان آسامی لینگویج منٛز تورٕ تِمَن اوس سُہ آسان سُہ آسٲنی سان سمٕجھ تران یا تِم وَنہِ ہن پنٛنہِ لینگویج منٛز کینٛہہ سُہ اوس گژھان اردوٗوَس منٛز ٹرٛانسلیٹ مےٚ اوس تران واریاہ زیادٕ اَصٕل پٲٹھۍ سمٕجھ تہٕ ییٚمہِ سۭتۍ أسۍ مطلب واریاہ زیادٕ آسٲنی ٲس گژھان بیٚیہِ ٲسۍ مطلب تِم ٲسۍ واریاہ زیادٕ اَصٕل لُکھ اگر نہٕ أسۍ کَتھ اورٕ کَرٕہَو تہِ مگر اِشارو منٛز تہٕ اخلاقو سُہ تہِ اوس اَسہِ واریاہ زیادٕ مطلب محبت اورٕ یورٕ تہٕ بیٚیہِ اوس اَسہِ مطلب واریاہ زیادٕ اَصل اَصلِیت اورٕ یورٕ